یِم تہِ سیٚلِشیل باڈیٖز چھِ یِمَن مَنٛز کٲشٕر پٲٹھۍ زوٗن چھُ افتاب چھُ یا باقٕے باقٕے پلیٚنٹ چھِ یا سٹار چھِ یُہُنٛد بِہیویر یِہٕنٛز پراپرٹیٖز زاننہٕ خٲطرٕ چھِ أسۍ کینٛہہ روٗل اِستِمال کَران تِم روٗل چھُ فِزِکس مَنٛز یِوان تِم روٗل چھِ میتھَس مَنٛز یِوان یِمَن مَنٛز اَسہِ کیاہ چھُ گۄڈٕنیٚتھٕے چھُ اَسہِ وُچھُن أسۍ کیاہ چھِ سٹیڈی کَران أکِس سیٚلِشل باڈی ہُنٛد أکِس سیٚلِشل باڈی ہٕنٛز چھِ أسۍ ایٚسٹرونومی مَنٛز یہِ زانَن کہِ ماس کوٗتاہ چھُ اتھ گریوِٹیشَن کۭژاہ چھَس ایٚنَرجی کۭژاہ چھَس ریٚڈییشنہٕ کۭژاہ چھ یہِ ایٚمِٹ کَران یِم یِم پراپرٹیٖز چھِ أکِس اَگر أسۍ أرتھ نِمو کٲشِر پٲٹھۍ أسۍ وٕچھو اتھ کۭژاہ گریٚوِٹیشَن چھِ امہ کِس ایٚٹماسفیرَس پٮ۪ٹھ کوتاہ پریٚشَر چھُ پیٚوان گریٚوِٹیشنہِ ہُنٛد بِہیٚویر کِتھ پٲٹھ گَژھِ کِتھ پٲٹھ کَرِ اکھ اوٚبجَکٹہٕ بِہیو اَگَر تتھ پٮ۪ٹھ فورس کَرو ایٚپلاے کمہ آیہِ تَتھ پٮ۪ٹھ چھِ لاز آف فِزِکس یِم نوٹَنَن چھِ دِتمٕتۍ تِم ٲسۍ اَسہِ اِستِمال کَران وۄنۍ چھُ کانٛٹَم لیٚولہِ پٮ۪ٹھ کانٛٹَم فِزِکس گَژھان ایٚپلاے کتھ پٮ۪ٹھ یا ایٚسٹرو فِزِکٕس یۄس نٔو رِلیٹِوٹی تھیوری دِژ یمۍ آینَسٹاینَن سۄ چھِ أسۍ اِستِمال کَران سٹیڈی کَرنہٕ خٲطرٕ کُم یتھ مَنٛز أسۍ سیٚلِشَل باڈیٖز چھِ سٹیڈی کَران سیٚلِشَل باڈی مَنٛز چھِ أسۍ یہِ سٹیڈی کَران کہِ آربِٹ کیاہ چھُ اتھ یہِ کَپٲر چھُ موشنہِ مَنٛز سپن کیاہ چھُس آربِٹَس مَنٛز چھ أسۍ موشنہِ آربِٹَل موشَن چھِ أسۍ وٕچھان یا آربِٹَس مَنٛز کۭژاہ چھِ اتھ سپیٖڈ یا پَننِس سپنَس مَنٛز کۭژاہ چھِ اتھ سپیٖڈ ٹھیٖک بیٚیہِ چھِ أسۍ اَتہ پٮ۪ٹھ وٕچھان امِچ کَمپوزِشَن امِچ کَمپوزِشَن چھِ ایٚلمنٹو تھروٗ وٕچھان کتھ کم کُس کُس ایٚلِمنٹ چھُ اتھ امہِ مَنٛز کٲشٕر پٲٹھۍ اَگَر أسۍ وٕچھو مارس چھُ مارسَس مَنٛز مارسٕچ زانکٲری لٔج اَسہِ ٹیٚلِسکوپو تھروٗ یا ییٚلہِ اَسہِ سیٚٹَلایِٹ سوز اِمیجِنٛگ سیٚٹَلایِٹ اِمیجِنٛگ کٔر اَسہِ سیٚٹَلایِٹ اِمیج اِمیجزو ذٔریعہٕ توٚر اَسہِ یہِ سمجھ کہِ اتھ مَنٛز امہِ کِس ایٚٹماسفیرَس مَنٛز کُم کُم گیس چھِ کُم کُم ایٚلِمنٹ چھِ یا کٲشٕر پٲٹھۍ کُم راکس چھِ تَتہِ آب چھا تَتہِ ایٚگزِسٹ گَژھان کِنہ نہَ بِہیویرَس مَنٛز چھُ کَمپوزشَن کَمپوزشَنَس مَنٛز چھِ پراپَرٹیٖز أسۍ وٕچھان اتھ کَم پراپَرٹیٖز آسن پراپَرٹیٖز چھِ ماس تَل تَران سمجھ ماس کوتاہ آسہِ ماس کوتاہ آسہِ تمے حِسابہٕ آسہِ ایٚنَرجی تہِ امیُک اِمپیٚکٹ کوتاہ آسہِ یِم اِرد گِرد یِم اِرد گِرد پلینٹ چھِ یا یِم تہِ اِرد گِرد سیٚلشل باڈیٖز چھِ یا ایٚسٹرو ایٚسٹرایڈس چھِ یا یا راکس چھِ یا یِم تہِ ڈیٚبرِس چھِ سپیس ڈیٚبرِس چھِ تِمَن پٮ۪ٹھ کُس اَثَر آسہِ امہِ چہِ گریوِٹیشَنہِ ہُنٛد سُہ تہِ چھِ أسۍ سٹیڈی کَران لایٹہِ سۭتۍ أسۍ چھِ کَران کٲم أسۍ چھِ وٕچھان دوٗرٮ۪ر کوٗتاہ آسہِ ڈِشٹنس ڈِشٹنسہِ سۭتۍ چھُ اَسہِ تَران سمجھ بِہیویر کیُتھ آسہِ لایٹہِ سۭتۍ چھِ أسۍ وٕچھان کُس کُس پلینٹ کِتھ پٲٹھۍ آسہِ ایٚگزٲٹ کَرزان پَنٕنۍ گریٚوِٹیشَن یُس اِرد گِرد تٔمِس چیٖز چھُ تَتھ پٮ۪ٹھ اَگَر أسۍ بِہیویر وٕچھو أسۍ بٕلیک ہولُک بٕلیک ہولُک بِہیویر چھُ ماس کِس تمہِ کِس پٮ۪ٹھ ڈِپینٛڈ کَران کوٗتاہ ماس اوس گۄڈٕنیٚتھ سٹارَس مَنٛز تمہِ تَتھ سٹارَس مَنٛز کوتاہ ماس اوس تمہِ ماسَن کوتاہ کوٚر ایٚکسپٕلوڑ سِنٛگلیرِٹی مَنٛز کوٗتاہ کیُتھ روٗد کو کوٗتاہ ماس روٗز گریٚوِٹیشَن کۭژاہ آیہِ وے ویوٕز کۭژاہ چھِ اَتہِ نیران سۄ کۭژاہ ایٚنَرجی چھِ ایٚمِٹ کَران یِم چیٖز چھِ اَسہِ سٹیٚڈی یِم چیٖز چھِ اَسہِ آسان زانٕنۍ أکِس بٕلیک ہول کِس بِہیٚویَرَس مُتعلِق أسۍ چھِ اتھ مَنٛز یوٗز کَران میتھ کانٹِٹی ڈِستَنس کۭژاہ آسہِ پانہٕ ؤنۍ پلینٹَن یا گلیکسِیَن یا یِم یِمَن سٹارَن تہٕ امہِ خٲطرٕ چھِ اَسہِ لاز آف فِزِکٕس لاز آف فِزِکٕس کَران ایٚپلاے بیٚیہِ چھ اتھ مَنٛز اَسہِ میتھامیٚٹ میتھَامیٚٹِکس ایٚنٛڈ کَلکُلیشَن کَران تکیاز اَسہِ چھُ کَلکُلیشنہِ مَنٛز چھُ اَسہِ فاینَلی تکیاز اَسہِ چھُ فاینَلی آسان ضرورَت کَلکُلیشنہٕ ہٕنٛز یہِ أسۍ زانان چھِ تَتھ مَنٛز چھِ أسھ زانان ماس گریوِٹیشَن ایٚنَرجی موشَن سپن یا کیاہ چھِ یتھ وَنان روٹیشَن چھُ آربِٹ چھُ آربِٹ کُس کِتھ پٲٹھۍ چھُ یہِ علمہِ یہِ علم سیٚلِشَل باڈِیَن ہُنٛد چھ أسۍ اِستِمال کَران پَتہٕ سیٚٹَلایٹہِ پٮ۪ٹھ تہِ یۄس ایٚروڈاینَمِکِس چھُ ایٚروڈاینَمِکِس چھُ پَتہٕ ایٚپلاے گَژھان یا راکیٚٹَن پٮ۪ٹھ یا مِزایلَن پٮ۪ٹھ یا کٲشِر پٲٹھۍ یُس سیٚٹَلایِٹ چھُ سیٚٹَلایِٹ تہِ چھُ پَتہٕ تِمے تمے لاز چھِ أسۍ ایٚپلاے کَران سیٚٹَلایِٹَن پٮ۪ٹھ تہِ سو دیٹ یہِ ہیٚکہِ آربِٹ بَنٲیِتھ کٲشِر پٲٹھۍ اَگَر اَسہِ پولَر سیٚٹَلایِٹ آسہِ امیُک آربِٹ یُس چھُ ایٚمِچ موشَن یُس چھِ یہِ کِتھ پٲٹھۍ یہِ کِتھ پٲٹھۍ ہیٚچ اَسہِ ڈِٹَرمایِن کٔرِتھ تکیاز اَسہِ ٲسۍ گۄڈٕنیٚتھٕے سیٚلِشَل سیٚلِشَل باڈیَن ہٕنٛز پراپَرٹیٖز تہٕ بِہیویر وُچھمُت تِمَن ہُنٛد ماس کوتاہ گَژھِ آسُن آربِٹ کوتاہ گَژھِ آسُن تِہُنٛد دوٗر سیٚنٹَر آف ماس پٮ۪ٹھ سیٚنٹَر آف یُس پلینٹ چھُ یا سیٚنٹَر آف اَگَر افتابَس أنٛدۍ أنٛدۍ پلینٹ چھِ نَژان تہٕ تمہِ سۭتۍ تہِ لٔج اَسہِ سۄ تہِ پَتہ یِتھے پٲٹھۍ چھِ اَسہِ سیٚلِشَل باڈِیَن ہٕنٛز پراپَرٹیٖز پَتہ لَگان بِہیٚویر پَتہ لَگان لاز آف فِزِکِس لاز آف گریوِٹیشَن یا کٲشِر پٲٹھۍ یِم تہِ کیاہ چھِ یتھ وَنان سۄ ایٚسٹرو فِزِسِسٹو دِتۍ اَسہِ لاز تِم چھِ اَسہِ ایٚپلاے کَرٕنۍ یہِ علم زاننہٕ خٲطرٕ کہِ یہنٛز پراپرٹیٖز تہٕ یہُنٛد بِہیویر کیاہ آسہِ